اگرے أسۍ لانٛچ اینڈ ڈنرٕچ کتھ کرو صُبحس تہٕ شامس کیٛاہ کیٛاہ چھِ أسۍ رنان أسۍ چھِ واریاہ زیادٕ سبٕزی رنان أسۍ چھِ ڈفرنٹ رنان أسۍ چھِ الگ الگ رنان اگرے أسۍ صُبحن رنو سبٕزی أسۍ رنو ہاکھ پتہٕ ہٮ۪کو أسۍ کالچٮ۪ن کالچٮ۪ن ہٮ۪کو أسۍ ماز رٔنِتھ یا ہٮ۪کو أسۍ کۄکُر رٔنِتۍ أسۍ چھِ الگ الگ سبزی رنان أسۍ چھِ رنان رازما دال تہِ أسۍ چھِ رنان أکِس ٹایمس رازما دال تہِ أسۍ چھِ رنان مۄنٛگہٕ دال تہِ أسۍ چھِ رنان ژامن تہِ أسۍ چھِ ہٮ۪کان مٮ۪تھ تہِ رٔنِتھ أسۍ چھِ ہٮ۪کان کۄکُر تہِ رٔنِتھ یا اگر أسۍ شامس اکھ سبزی رنو صُبحس چھِ أسۍ ہٮ۪کان پتہٕ بیٛاکھ سبزی رٔنِتھ أسۍ چھِ الگ الگ سبزی رنان لانٛچ خٲطرٕ تہٕ ڈنرٕ خٲطرٕ